سٹِچ کَرُن چھُ واریاہ اصٕل گژھان کیازکہِ بہٕ چھَس کَران ہمیشہِ سُہ چھُ روزان مضبوٗط تہٕ بیٚیہِ چھُ سُہ ہر ہمیشہِ سُہ چھُنہٕ تَتھ چھُنہٕ ژھیٚننُک آسان زیادٕ خَطرٕ کیٚنٛہہ سِٹِک چھِ آسان اگر أسۍ ووٗنان چھِ وَنان أسۍ ٲں سُہ تہِ چھِ ٹھیٖک گَژھان مگر ٲں سُہ چھِ گژھان یوٗز سُہ أسۍ ہیٚکان یوٗز کٔرِتھ صرف ییٚلہِ تۭر آسہِ وَنٛدَس منٛز سِٹِچِنٛگ ہیٚکو أسۍ ٲں کٔرِتھ ٲں ہَر ہَمیشہٕ چاہے سُہ وَنٛدٕ خٲطرٕ آسہِ یا ریٚتہٕ کالہِ خٲطرٕ آسہِ تہٕ بیٚیہِ سِمپٕل فِراک شَلوار کاٹَن چھِ أسۍ یوٗز کَران بہٕ چھَس سُے لاگَان تہٕ ٹیٚکنیٖک چھِ یہِ کہِ أسۍ چھِ ہَرہَمیشہٕ کَران پیور چیٖز یوٗز پَن یُس آسان چھُ تَتھ سٹِچِنٛگ خٲطرٕ یُس چھُ تَتھ مضبوٗط تھاوُن تہٕ بیٚیہِ چھِ أسۍ کَران ٲں یا تِلا یُس آسان چھُ پیچز تِم چھِ أسۍ لَگَن تَمہِ خٲطرٕ تَمہِ سۭتۍ چھُ ڈِزایِن گَژھان واریاہ رُت یا پٲدٕ چھِ لا